سانٮ۪ن سکوٗلَن منٛز چھُ وٕنہِ تہٕ واریاہ کینٛہہ تِم رِسورسہٕ یِم نہٕ وٕنہِ تہٕ تَتہِ چھِ یہِ کِہیٖنۍ تہٕ واریاہ سکوٗل چھِ تِم یِمَن منٛز وَنۍ باتھروٗم چھِ یہِ یا بَدَل کینٛہہ یِم سہوٗلِیات لیبرٔری فیسَلٹی چھےٚ یی نہٕ وٕنکٮ۪ن بَچَن چھُ پٮ۪وان کِتابو باپَتھ پَتہٕ باقٕیَن جایَن گَژھُن یا باقٕیَن ہِنٛدِ یا ساروی کھۄتہٕ ضوٚروٗری چیٖز یُس ہَسا آسُن گَژھِ سُہ گَژھِ سکوٗلَن منٛز آسُن یِہوٚے آبٕچ تہٕ بیٚیہِ باتھروٗمَن ہٕنٛز فیسَلٹی سۄ چھےٚ نہٕ ہُنہِ تہٕ واریاہَن سکوٗلَن منٛز کِہیٖنۍ تہٕ تمہِ خٲطرٕ اگر کینٛہہ اِقداماتَن تُلنہٕ تاکہِ بَچہِ گژھان نہٕ بِچٲرۍ سَفَر کِہیٖنۍ تِمَن تہِ بَڑِ ہے شوق پَرنَس خٲطرٕ لیکِن تِمَن چھَنہٕ یِم سہوٗلیت تِمَن سکوٗلَن منٛز کِہیٖنۍ